سُہ سامان یُس بہٕ پارَک شیٚرنَس مَنٛز یوٗز کَران چھُ چھُس تَتھ مَنٛز چھُ شٲمِل رٔمبۍ لِوَن ٹۅنٛگُر بیل درٛوت تہٕ بَس یِمے ژور چیٖز چھِ یِم بہٕ یوٗز چھُس یِم بہٕ اِستعمال چھُس کَران پارَک شیرنہٕ خٲطرٕ تہٕ یِموٕے چیٖزَو سۭتۍ چھُس بہٕ پارَک شیران